اکھ کِتاب ختم کرنس منٛز چھُ مےٚ لگ بگ اکھ رٮ۪تھ لگان سورُے چھُ دارمدار آسَن کۭتِس ٹایمس پرو أسۍ کِتاب کم سے کم مۄکلاو بہٕ ہفتس منٛز اکھ کتاب پٔڑتھ دوہس منٛز چھُس بہٕ ترٛے گنٹہٕ کتاب پران بییہِ چھُس بہٕ ریتُک ٹارگیٹ تھاوان ریتس منٛز چھُس بہٕ اکھ کتاب مۄکلاوان پرتھ